مےٚ کَریو تہٕندِ کَمپٔنی منٛز جِگر میون آرڈر مَگر پَتہٕ کوٚر سُہ مےٚ کینسل مےٚ آو نہٕ سُہ پسنٛد کیٚنٛہہ مَگر کینسَل کٔرِتھ آو نہٕ مےٚ رِفنڈ کرنہٕ کیٚنٛہہ مےٚ کَرے واریاہ کوٗشش بہٕ پیاروس پانٛژن ٲٹھن دۄہن مَگر بہٕ چھُس وۄنۍ تۄہہِ وَنان بہٕ چھُس تۄہہِ کَنٹیکٹَس پٮ۪ٹھ کران کَنٹیکٹ کران زِ جِناب یُس ہسا میون آرڈر اوس مےٚ ہسا کوٚر سُہ کینسَل پٔلیٖز مےٚ کٔرِو رِفنڈ باقٕے